سانؠن گَرَن منٛز چھِ قٲبضی خٲطرٕ تہِ واریاہ سولوٗشَنٕز یِم سانیٚو پرٛانیو چھِ اَسہِ ؤنمٕتۍ ییٚلہِ سٲنِس گَرَس منٛز کٲنٛسہِ چھِ یہِ پرابلم گژھان تہٕ سُہ چھُنہٕ ہیٚکان ڈاکٹرس ؤنِتھ سُہ چھُ ہیٚکان سُہ چھُ کھوژان ڈاکٹرَس وَننَس یا سُہ چھُنہٕ ہیٚکان ڈاکٹرس نِش گٔژھِتھ پرابلم چھِ آسان کینٛہہ پونٛسَن ہٕنٛز پرابلِم چھِ آسان اس لیے چھِنہٕ ہیٚکان ڈاکٹرس نِش گٔژھِتھ دوا چھِنہٕ ہیٚکان أنِتھ أسۍ چھِ گرے کران تَتھ علاج سانیٚو پرٛانیٚو چھُ تھوٚمُت اَسہِ علاج کٲشُر علاج ووٚنمُت یُس أسۍ زَن أسۍ کَران چھِ اَمہِ قٲبضی خٲطرٕ أسۍ چھِ تَتھ منٛز بٲدیان اَنان سُہ چھِ أسۍ آبَس منٛز ترٛاوان تہٕ سُے بٲدیان آب چھِ چیٚوان اگر نہٕ سُہ ہیٚکہِ اِنسان چیٚتھ تیٚلہِ چھِ بٲدیان تہٕ کھَنٛڈ رَلاوان بٲدیان تہٕ کینٛہہ کھَنٛڈٕ پھٔلۍ چھِ أسۍ رَلاوان تِم چھِ تَتھ ایٚڈ کران تہٕ تِم چھِ ٲسَس منٛز تراوان ژٲپِتھ تمیُک رَس چیٚتھ تہٕ کوش چھِ دٲرِتھ ژھٕنان تہٕ اَمہِ سۭتۍ تہِ چھِ ہیٚکان سٲنۍ قٲبضی دوٗر گٔژھِتھ بیٛاکھ سلوٗشَن چھُ کہِ أسۍ چھِ ہیٚکَان کٲشُر تیٖل کَمرَس مٔتھتھ تہٕ تَمہِ سۭتۍ تہِ چھِ ہیٚکَان سٲنۍ یہِ پرابلم سالو گٔژھِتھ یِتھ کٔنۍ زَن اَسہِ یِم یِم تھاٹٕس چھِ اَسہِ یوٗز کٔرمٕتۍ یِم پریشٲنی چھِ اَسہِ دوٗر گٔمژٕ یِم چھِ اَسہِ استعمال یِم پرینۍ چیٖز چھِ اَسہِ گروٗلی چیٖز چھِ اَسہِ استعمال کٔرمٕتۍ سانہِ اَمہِ قٲبضی خٲطرٕ یۄس گژھان چھِ أسۍ چھِ ہیٚکان یِم زٕ چیٖز کٔرِتھ یا باقٕے چیٖز تہِ آسن سانؠن پرٛانؠن پاے تہٕ أسۍ چھِ یِم زٕ چیٖز کَران یِم اَسہِ چھِ پَتہ کٲشِر علاج اَمہِ قٲبضی خٲطرٕ یِم علاج کٔرِتھ چھِ سٲنۍ پرابلِم دوٗر گژھان